وعلیکُم سَلام آ سٮ۪کھ حظ چھےٚ اَسہِ چھِ سۅ زٲیِج تہِ چھِ اَسہِ نِش تہٕ وٮ۪ٹھ تہِ چھِ تۄہہِ کۄس چھُو ضروٗرت حظ اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو صُبحَن ییٚمہِ ساتہٕ تۄہہِ ٹایم کیٚنٛہہ چھُنہٕ تُہۍ وُچھِو پانَے صُبحن ییٚتی یُس تۄہہِ خۄش گژھوٕ سۄے ہِش نیٖتَو آ سۅ حظ چھِ صاف تُہۍ وُچھِو صُبحن پانَے ییٚتی تہٕ اگر ٹھیٖک باسٮ۪و تہٕ نِیِو کیٚنٛہہ چھُنہٕ اَدٕ حظ ٹھیٖک